کٲشِر زبان تہٕ ہیندی زبان یِم چھِ دۅنوے مختلف زبان ہندوستانس منٛز بولنہٕ یِوان اگر أسۍ کٲشِر زبانہِ ہٕنٛز کَتھ کَرو کٲشِر زبان چھِ صِرِف ہندوستان کِس أکِس حِصس کشمیٖرس منٛز وننہٕ یِوان اَمہِ زبانہِ ہُنٛد فٲیدٕ چھُ صِرف کٲشِرۍ ہٮ۪کان تُلِتھ تہٕ اگر دوٚیمہِ سایڈٕ کتھ کَرو ہیندی زبانہِ ہٕنٛز تہٕ ہیندی زبان چھِ ہندوستان کٮ۪ن لگ بگ سارِنٕے علاقن منٛز وننہٕ یِوان کٲشِر زبان یَتھ زن سٲری کٲشرِی یٲتۍ چھِ ہٮ۪کان ؤنِتھ اَسہِ پَزِ پنٕنۍ کٲشِر زبان برٛونٛہہ پکناوٕنۍ تہٕ تِکیٛازِ ہندوستانس منٛز گَژھن مُختلِف جاین پٮ۪ٹھ کٲشِر زبان یِنۍ بولنہٕ اگر ہیندی زبانہِ ہٕنٛز کَتھ کَرو ہیندی زبان چھِ ہندوستانٕچ اکھ أہم زبان تہٕ مطلب یتھ اِنٛگلِش پٲٹھۍ أسۍ ونان چھِ انٛگریٖزی پٲٹھۍ یتھ وَنان چھِ یہِ چھِ مَدر ٹنٛگ ہندوستانٕچ اَسہِ پَزِ یِتھٕے ٲٹھۍ یِتھٕ پٲٹھۍ ہیندی زبان ہندوستانس منٛز عام چھِ تِتھٕے پٲٹھۍ کٲشِر زبان تہِ ہندوستانس منٛز عام کَرٕنۍ کٲشِر زبان ہیٚچھنہٕ باپتھ چھِ اَسہِ کٲشرٮ۪ن ہٕنٛدٮ۪ن بُزرگن نِش وۅتھُن بِہُن تِکیٛازِ کٲشِر زبان چھِ کٔشیٖرِ منٛز اَصٕل پٲٹھۍ خٲلی بُزرگٕے یٲتۍ ہٮ۪کان بوٗلِتھ یُس زن کٲشُر ازِیُک جوان چھُ تٔمِس تہِ چھَنہٕ پوٗرٕ پتاہ کٲشرِ زبانہِ ہٕنٛز لہذا اَسہِ پزِ پنٕنٮ۪ن بُزرگن نِش بِہُن تہٕ کٲشِر زبان ہیٚچھِنۍ تہٕ بیٚیہِ پنٕنۍ یِم زن یِنہٕ وٲلۍ شُرۍ چھِ تِمن کٲشِر زبان ہیٚچھناوٕنۍ اگر أسۍ یِمن دۄن منٛز کٲشِر تہٕ ہیندی زبانہِ منٛز وُچھو زیادٕ زبان کۄس چھِ ہندوستانس منٛز بولنہٕ یِوان تہٕ سُہ چھُ ہیندی تِکیٛازِ ہندوستانس منٛز چھِ یَتھ زن ناوٕے چھُ ہندوستان یَتھ زن ہِند گۄڈنٮ۪تھٕے چھِ یِوان تہٕ ہِندوستانٕچ زبانٕے چھِ ہیندی زبان اَسہِ پزِ ہیندی زبان تہٕ کٲشِر زبان تِتھٕے پٲٹھۍ پَرٕنۍ یِتھٕ پٲٹھۍ أسۍ باقٕے زبان پَران چھِ ہیندی زبان یوٚدوَے ہندوستانس منٛز زیادٕ جاین چھِ یِوان بولنہٕ اَمہِ سۭتۍ چھُ کٲشِر زبان تھوڑا پتھ گٲمٕژ اَسہِ پَزِ کٲشِر زبان تہِ تِتھٕے پٲٹھۍ اِستعمال کَرٕنۍ یِتھٕ پٲٹھۍ ہندوستانس منٛز ہینٛدی زبان چھِ یِوان کَرنہٕ کٲشِر زبانہِ ہُنٛد فٲیدٕ چھُ یہِ تِکیٛازِ یِم زم پرٛٲنۍ بُزرٕگ چھِ کٔشیٖرِ ہٕنٛدۍ تِمو چھِ کٲشِر پٲٹھۍ تِتھٕ کَتھٕ وَنمَژٕ یِمن زن کٔشیٖرِ منٛز علاج تہِ چھِ وَنان تہٕ اَسہِ پَزِ کٲشِر زبان تہِ یاد تھاوٕنۍ تہٕ ہیندی زبان تہِ تِکیٛازِ ہیندی زبان چھِ ہیندی زبان تہٕ کٲشٕر زبان چھِ اکھ مخصوٗص زبان ہندوستانس مںٛز بولنہٕ یِوان